وعلیکُم السلام تُہۍ چھُو ٹھیٖک میم

ہاں میم تُہۍ چھُو ٹھیٖک آ گَرِ چھےٚ سٲری ٹھیٖک أسۍ چھِ یہِ چھنہ یِوان اِفَت جان اور پَرنہِ تہٕ أسۍ چھِ أمۍ سٕنٛدی پیرٮ۪نٛٹ اَسہِ اوس أمۍسٕے رِگاڈِنٛگ یہِ پَتَہ کَرُن یہِ پَران وَران کیُتھ چھےٚ یہِ آ یہِ چھِ پَران تھٲڈ کٕلاسَس

آ میتھَس چھُس تھوڑا ویٖک بہٕ چھَس بہٕ چھَس کَران أمِس گَرِ تہِ کوٗشِش ہیٚچھناوان شامَن شامَن چھَسَن ہیٚچھناوان گھنٛٹَس گھنٛٹَس أمِس چھُ میتھ تھوڑا ویٖک مگر یہِ گژھٮ۪س ییٚلہِ کران چھِ أمِس چھِ یِوان چھُس جلدی چھُس یِوان سَمٕج تہٕ تُہۍ تہِ ٲسۍزِیوس تھوڑا کران میتھَس تُہۍ ؤنِو مےٚ یَتھ ساینَسَس کِتھ ماکٕس چھِ أمِس مےٚ چھِ باسان پٔتۍمہِ لَٹہِ چھِ أمِس تَتھ آمٕتۍ تھوڑا ماکٕس آمٕتۍ کَمٕے اۭں اۭں آ آ تَمۍ دۄہ تَمۍ وِزِ اوس تِمَن سُہ گوٚو گَری اَسہِ اوس گَرِ تھوڑا فَنٛگشَن أمِس گوٚو تَمۍ سۭتۍ پڑھاے سۭتۍ روٗز نہٕ یہِ کِہیٖنۍ یہِ گٔے ڈایوٲٹ تَمِن دۄہَن واریاہ نَتہٕ چھِ یہِ آسان کِتابَن پٮ۪ٹھ اَصٕل ٹایِم دِوان کِتابَن پٮ۪ٹھ تہٕ باقٕے چھُس اوٚوَرآل چھےٚ أمِس ماکٕس یِوان ٹھیٖکھٕے

أسۍ چھِ نَہ نَہ میم یہِ چھِ أمِس چھِ ماکٕس اوٚوَرآل چھِ أمِس اَصلٕے تہٕ ییٚتہِ پٮ۪ٹھ یہِ آے نَہ تۄہہِ پران چھِ یہِ چھِ اَتہِ چھِ أمِس پٔرفامٮ۪نِٕس اَصلٕے یِتھ کَنۍ تہِ چھِس أسۍ گَرِ تہِ چھِس ٹٮ۪سٹ کٲم ہٮ۪وان کٕلاسَن ٹٮ۪سٹ یِتھَے کَنی گَرٕ تہٕ چھِس پِرٛژھان أمِس چھِ تَگان چھُ یہِ اَصٕل ٹاکیٹِو تہِ چھےٚ یہِ اَصٕل کامنِکیٹ تہِ چھِ کران اَصٕل یا اِکزام ہٮ۪موس نَہ کُنہِ وِزِ أمِس چھُ تَگان اَصٕل وۄنۍ گوٚو أمِس پٔتۍمہِ لَٹہِ ییٚلہِ أمِس گٔیے صحت ناٹھیٖک تہِ تَمۍ وِز گٔے أمِس تھوڑا سِکِپ ڈیز نتہٕ چھےٚ أمۍ سٕنٛز اوٚوَرآل اٮ۪ٹٮ۪نٛڈٮ۪نٕس تہِ اَگر تُہی وٕچھُو أمِس چھِنہٕ تِتھ کَنۍ گژھان سِکِپ ڈیز کِہیٖنۍ نہٕ یہِ چھُ یِوان لگ بَگ ہَرٕ دۄہ ییٚمہِ وِزِ أمِس اٮ۪مرجَنسی کیٚنٛہہ آسہِ نَہ واریاہ زیادٕ بہٕ چھَس نہٕ پانہٕ تہِ اَتھ منٛز لیٖنیَنسی چھَنہٕ اَتہِ ایز اَ پیرٮ۪نٛٹ ترٛاوان کِہیٖنۍ نہٕ أمِس چھِ گَرِکۍ تہِ وَنان نَہ سکوٗل آسُن سوزان کیٚنٛہہ تہِ گژھِ سکوٗل دۄہ گوٚژھ نہٕ پھُٹُن کِہیٖنۍ نہٕ نَہ چھِ أمۍ سٕنٛز ہاف ڈے اگر تُہۍ وٕچھُو پٔتۍمہِ رٮ۪تہٕ ہَرٕ دۄہ چھےٚ یہِ یِوان بیٚیہِ چھِ یہِ پنٛنہِ پنٛنہِ فِکرِ چھےٚ یہِ سکوٗل نیران أمِس چھُنہٕ پٮ۪وان وۄتھُن تہِ کَڑٕنۍ کیٚنٛہہ یہِ چھِ نیران پانَے سکوٗل یہِ چھےٚ ذٔہیٖن واریاہ زیادٕ یِتھ کَنۍ چھےٚ یہِ واریاہ زیادٕ ذٔہیٖن تہٕ أمِس چھُنہٕ آ پٔتۍمہِ لَٹہِ نَہ نَہ اِنشاء اللہ أسۍ چھِ کران أمِس واریاہ محنَت تُہٕنٛز تہِ چھےٚ محنت سٲنۍ تہِ اِنشاء اللہ یہِ پَکہِ واریاہ برٛونٛہہ یہِ چھےٚ واریاہ قٲبِل واریاہ زیادٕ بیٚیہِ چھِ یہِ پاٹ نِوان ہَر کُنہِ تُہۍ چھُو نَہ وٕچھان اٮ۪واڈ تہِ چھِ مٮ۪ڈَل تہِ أنۍ أمۍ پٔتۍمہِ لَٹہِ یہِ چھِ ہَر کُنہِ منٛز چھےٚ یہِ چھِ واریاہ وِٹی یہِ چھِ کُیِک چھےٚ یہِ ہَر کُنہِ چیٖزَس یہِ چھِ اَصٕل پٲٹھۍ کران بیٚیہِ چھِ یہِ آسان واریاہ زیادٕ مطلب یہِ چھِ آسان اٮ۪کسایٹٕڈ اَسہِ چھُ یَتھ منٛز پاٹ ہُتھ منٛز پاٹ نیُن اِنشاء اللہ

اَدٕ حظ ٹھیٖک چھُ ٹھیٖک چھُ